ٹرولِنگ ٹرولِنگ چھِ مطلب ہر کٲنٛسہِہ انسان سند خٲطر ضروری تِکیازِ اللہ تعالیٰ ہَن تہِ چھ ووٚنمُت مطلب پرٮ۪تھ کُنیُک سٲر گژھہِ کرُن اَسہِ چھ برونٹھ ییٚلہٕ سکوٗل ٲسۍ گژھان پتہِ ٲس أسۍ مطلب دٔہ دۄہ برونٹھ ونان وُہ دۄہ برونٹھ ونان تۄہہِ چھو پکنک گژھُن مان ژٕ أسۍ ٲسۍ آسان واریاہ زیادٕ خۄش پتہِ ٲسۍ مان ژٕ اور یور یم چیز ویز سۄمبراوان مان ژٕ أسۍ ٲسۍ آسان واریاہ زیادٕ خۄش اَسہِ چھ گژھن پکنک کیازِ ونۍکٮ۪س چھُ سُہ زمانہٕ ونۍکٮ۪س چھُ مطلب پرٮ۪تھ کانہہ یژھان مطلب پنُن پنٕنِس پنُن دل خۄش کٔرنہٕ خاطرٕ چھ ونکس مطلب فیملی ٹوٗر کران ونۍکٮ۪س چھ تھاوان مان ژٕ سٲری ٹوٗر کران تِکیازِ اَسۍ چھ کٔشمیِرس منز چھ ییٚتہِ مان ژٕ واریاہ جایہِ تمِ مطلب یمن جاین ٲسۍ گژھان چھ پکنک کرنہِ ییٚتہِ چھ خاص کر اگر کُنہِ ساتَن أسۍ چھِ منٛزۍ شامس تہِ تُلان بچہٕ پننۍ سۭتۍ تُلان مول موج تُلان سۭتۍ گژھان کُنہِ پارکہِ منٛز چاے کیٹل واے کٮ۪ٹل تُلان بیٚیہِ اگرتہِ اگر اسۍ کٲنٛسہہ مانژٕ باسہِ ڈپرشن ہُنٛد کیٚنٛہہ تٔمِس چھ اسۍ دپان ولہٕ مٲن ژٕ نیوان چھ پکنک تتہِ چھ أکِس بیٚیِس سۭتۍ ملان چھ مان ژٕ غم وم چھ ژلان بیٚیہِ گژھِ یمِن جایَن ہنُد ٹوٗر گژھہِ کرُن ضُروری تِکیازِ چھ انسان چھ ہیچھان بیٚیہِ چھ مان ژ اور ہیچھان واریاہ مان ژٕ وَتھُن بہُن چھ ہیچھان مان ژٕ اندرٕ کنے تہِ گژھِ نہٕ بہُن کیٚنٛہہ چکر وکر تہِ گژھِ مان ژٕ یہِ گژھہِ دیُن اسۍ ٲسۍ مطلب اگر اسۍ ییٚلہِ إس پکنک چھ گژھان اَسہِ چھ مان ژٕ واریاہ تہِ واریاہ چیٖز مطلب نِوان پانس سۭتۍ اسۍ چھ آسان واریاہ زیادٕ خۄش مَزٕ چھُ گٲڑٮ۪ن منٛز چھُ مَزٕ چھُ لگان مگر بُرونٹھمہِ زمانس منٛز ٲسۍ نہٕ زانانن تہِ بیچارین تَمن ٲسۍ نہٕ نِونٕے تمن ٲسۍ نہِ مطلب کڑنٕے تمن ٲس آسان صرف کامہِ ہنز فکر تمۍ ٲس نہٕ مطلب یمَن یہِ تم ٲس نہٕ یہِ مطلب نیہانکھ چکرس وکرس ونۍکٮ۪س چھُ سہُ زمانہٕ ونۍکٮ۪س چھ مطلب پرٮ۪تھ کانہہ یژھان پنُن دل خۄش کَرُن ونۍکٮ۪س چھِ شہرس منٛز چھِ کۭژاہ جایہِ چھ پہلگام چُھ گُلمرگ چھُ عام طور یتھ موسمَس منٛز جوٗن جُلۍیس منٛز چھ ہہُ یا مطلب یم ٹورشٹ چھ آسان ییہنٛز زندگی چھ واریاہ اصل یمن آسَن یم چھ پونسہِ وونسہ اگر یِم مٲن ژٕ خبَر کوُتاہ تہِ ہہُ یم چھ ہپٲرۍ خرچاوان یمن سٲرَن پیٹھ خرچاوان مان ژٕ کٲشرٮ۪ن گژھہِ آسِنۍ زیادٕ تر یمَن گژھہِ کٲم آسِنۍ عام طور چھ یم نیبرِم بٹہٕ وٹہٕ یِم چھ مطلب پننۍ پننۍ زندگی منٛز مان ژٕ خوشی مناوان پکنک وکنک کران سورُے خرچاوان اتھۍ پیٹھ تہٕ مگر واریاہ گرٕ چھ تہِ یم مطلب پنَنین زنانَن بچن وچن نوان چھ أڈۍ چھ ہفتہ پتہٕ ہفتہ نوان یتھ پاٹھی چھ گرُک ماحول تہِ بنن اصل تہ میٲنۍ گزارش چھ یہِ مطلب پکنِک گژھہِ گژھُن ٹرول گژھۍ کرُن اسہِ چھ ییٚتہِ مطلَب مخصوٗص جاے یوان مانٕنہٕ پہلگام تَتہِ چھُ آب ہوا چھ سیٖنری چھُ مطلب رُت آبہٕ ہوا چھُ تور گژھِ گژھُن